اننت ناگ ضلعَس چھِ پَنٕنۍ اکھ تٲریٖخی اہمیت ییٚتِکۍ واریاہ جایہِ چھِ یمن پَنٕنۍ تٲریٖخی اہمیت چھِ پہلگام چھُ کۄکرناگ چھُ وییَرناگ چھُ اَچھَہ بل چھُ پادشٲہی باغ چھ یِمن اکھ پَنٕنۍ تٲریٖخی اہمیت چھِ ییٚتِچ امرناتھ گوٚفاے ییٚتہِ ہندوستان کیٛو مختلف عَلاقو پٮ۪ٹھ لوٗکھ درشن کَرنہِ چھِ یوان میٛوٗزیم چھِ پہلگام ییٚتِکۍ بال یارِ دریاو سبٕز مٲدان یِم وُچھنۍ لایق چھِ ییٚتچہِ کۄلہٕ ٲں لدٕر یۄس وُچھنۍ لایق چھِ ییٚتہِ چھِ زیادٕ ٲں مَٹنَس مَنٛز چھ منٛدر ویٚجبیٛٲرِس مَنٛز چھ شِو منٛدر یمن پَنٕنۍ اکھ تاریٖخی اہمیت چھِ ییٚتِکۍ لوٗکھ چھِ ہیٚکان ییٚتہِ ہر کُنہ جایہِ وِزِٹ کٔرِتھ آرام سان ہیٚکان کُنہ تہِ جایہِ گٔژھِتھ کینٛژَن جاین چھِ پیٚوان کیٚنٛہہ رَ ٹِکَٹ گۄڈٕنیٚتھ ژَ وِزِٹ کرنہٕ خٲطرٕ آرام سان ٹِکٹ دوان تہٕ تِم چھِ ہیٚکان تتھ جایہ وِزِٹ آرام سان کٔرِتھ ییٚتِکۍ لوٗکھ چھِ زیادٕ تر کۄکرناگ اَچھہٕ بل باغ گَژھنَس ترجیٖح دِوان